ہٮ۪لو اَلسلامُ علیکُم وعلیکُم السلام یہِ چھِ حظ سِٹار ڈاکِمٮ۪نٹیشَن سٮ۪نٹَر اَسہِ حظ ٲسۍ أسۍ حظ چھِ ییٚتی پٮ۪ٹھٕ نزدیٖک پٮ۪ٹھَے چھِ مےٚ حظ چھِ کَرُن کٲلۍکٮ۪تھ پی اٮ۪س سی یَس خٲطرٕ چھُم پی اٮ۪س سی اٮ۪کزام چھُنہ تَتھ خٲطرٕ چھُ مےٚ اٮ۪پلَے کوٚرمُت آ تہٕ مےٚ حظ ووٚن فرٛٮ۪نڈِ اکہِ تۄہہِ چھُو واریاہ اَصٕل مِٹیٖریَل آسان سِٹٮ۪نٛڈاڈ مِٹیٖریَل چھُو آسان تۄہہِ تہٕ مےٚ ٲس اَہَن حظ اَہَن حظ پی اٮ۪س سی خٲطرٕ چھِ مےٚ دیُن تہٕ مےٚ حظ چھِ اۭں اۭں اَسہِ اَہَن حظ اَہَن حظ تِہُنٛد اچھا اچھا وۄنۍ حظ اٮ۪کچولی چھِ مےٚ تہِ بیٚسِکِس تہٕ مےٚ تہِ حظ چھِ بیسِکِس پٮ۪ٹھٕے سِٹاٹ کَرُن مےٚ چھِنہٕ پانَس تہِ اَمیُک نو حال تیوٗت خاص کِہیٖنۍ مےٚ چھِ گۄڈٕنِچ لَٹہِ آز یہِ اٮ۪کزام دیُن تہٕ مےٚ چھِ بیسِکِس پَرُن مےٚ چھِنہٕ نہ چھُ مےٚ جَنرَل وٕنیُک تام پوٚرمُت تہٕ پَنٛنہِ سَبجَکٹٕچ چھِ مےٚ تھوڑا تھوڑا اِنفارمیشَن لیکِن یُس تَتھ جَنرَل چھُ نہٕ حظ سُہ چھُنہٕ مےٚ وٕنہِ پوٚرمُت کِہیٖنۍ نہٕ تَتھ چھِ مےٚ بِلکُلٕے مطلب کانٛہہ اِنفارمیشنٕے چھِنہٕ مےٚ تَتھ متعلق تہٕ بہٕ چھَس اِوٕن تۄہہِ اٮ۪ڈوایِس منٛگان کہِ تُہی کٔرِو مےٚ سَجَسٹ کہِ مےٚ کیٛاہ پَزِ پَرُن تہٕ کِتھ کَنۍ اِوٕن تٔمۍ ووٚن تۄہہِ چھُو کوچِنٛگ سٮ۪نٹَر تہِ کَتہِ تام یُس تُہۍ سَجَسٹ چھُو کران اچھا اچھا ٹھیٖک

اچھا ٹھیٖک اچھا اچھا ٹھیٖک ٹھیٖک اچھا اچھا اِنشاء اللہ اچھا اچھا اچھا مےٚ ؤنۍتو تۄہہِ کر حظ گژھیو نوٚو بیچ سِٹاٹ اچھا اچھا آچھا اچھا ٹھیٖک اچھا اچھا ٹھیٖک اچھا تو اکٹوبَر چھُو اوترَے ژاو اکٹوبَر وٕنۍکٮ۪نَس ہٮ۪کہٕ بہٕ تیٚلہِ جویِن کٔرِتھ اچھا اچھا

آچھا تۄہہِ چھُو حظ آچھا آچھا اَتھ پٮ۪ٹھ چھا کیٚنہہ سِپیشَل آفٲرٕس اَسہِ

آچھا اچھا ٹھیٖک ٹھیٖک ٹھیٖک اچھا ٹھیٖک مطلب اَسہِ چھِ ایز سوٗن ایز پاسِبُل کَرُن جویِن اچھا ٹھیٖک

اوکے اِنشاء اللہ اِنشاء اللہ اِنشاء اللہ تیٚلہِ حظ یِمہٕ بہٕ تُہٕنٛدِس سٮ۪نٹَرَس پٮ۪ٹھٕے تہٕ اِنشاء اللہ کَرَو باقٕے کَتھ تٔتھٕے

اوکے اوکے ٹھیٖک اوکے ٹھی اوکے اوکے شُکریہ شُکریہ آچھا شُکریہ اچھا اَلسلامُ علیکُم

اِنشاء اللہ اِنشاء اللہ اچھا السلامُ